وعلیکُم السلام السلام علیکُم اَوا ٹھیٖک تُہۍ چھُوا ٹھیٖک اَہَن حظ شُکُر آ کَمپیوٗٹَر موبایل رِپیر وٲلی چھِ أسۍ اچھا کَمپیوٗٹَرا کِنہٕ لیپٹاپ اچھا اچھا اچھا اۭں آ اچھا اچھا سُہ یی ترٛاونہٕ آرام سان پٲٹھۍ آ أسۍ چھِ ترٛاوان أسۍ چھِ موبایِل ووبایل یہِ کَمپیوٗٹَر وَمپیوٗٹَر یہِ لیپٹاپ سورُے کینٛہہ چھِ أسۍ سَمبالان صُبحَس حظ ییٖزیو تُہۍ دَہ دَہہِ بَجہِ پٮ۪ٹھ چھِ اَسہِ دُکان آسان یَلہٕ دَہہِ بَجہِ پَتہٕ دَہہِ بَجہِ پٮ۪ٹھ ہیٚکِو صُبحَس چھِ آتھوار آتھوارِ دۄہ چھِ أسۍ آسان أکۍسٕے بَجہِ تام آ مَنڈے مَنڈے چھِ أسۍ دَہ ٹُہ پانٛژھ آسان آ آ تۄہہِ چھُوا آرجنَلٕے ترٛاوٕنۍ کِنہٕ ڈُبلِکیٹ چھُو ترٛاوٕنۍ آرجِنَل کٔرۍزِ ژٕ کٔرۍزیو تُہۍ کٲم آرجِنَلَس چھِ پٮ۪وان یِہوٚے پانٛژھ شےٚ ساس اگر فون وون آسے تیٚلہِ چھِ کَمٕے گژھان مگر یُس یہِ لیپٹاپٕچ آرجِنَل ڈِسپٕلے یُس چھُ گژھان سُہ چھِ گژھان پانٛژھ شےٚ ساس مطلب میگزِمَم چھِ شےٚ ساس پَتہٕ ہیٚکیو تۄہہِ کَنسیشَن تہِ گٔژھِتھ کَنسیشَن گژھِ یِہوٚے ہَتھ زٕ ہَتھ رۄپیہِ کا کَتہِ چھِ زیادٕ گژھان او یہِ چھِ آرجِنَلٕے ما چھِ ڈُبلِکیٹ اگر تۄہہِ ڈُبلِکیٹ آسیو نہ ترٛاوٕنۍ تیٚلہِ ٲس اَکھ کَتھ مَگر یہِ چھِ آرجِنَل ڈِسپٕلے یہِ چھِ اَسہِ پانہٕ پٮ۪وان اورٕ درٛوٚج اَتھ ہٮ۪کو نہٕ کِہیٖنۍ کٔرِتھ اَتھ منٛز حظ چھِ واللہ نۄقصان اَسہِ پانَس چلو یِیِو حظ تُہۍ دُکانَس پٮ۪ٹھ پَتہٕ وٕچھو پَتہٕ کَرو ییٚتی مَشوَرٕ ٹھیٖک چھِ حظ آ گُلشَن چوک چھُنا گُلشَن چوکَس اَپوزِٹ چھُ دُکان آ آ آ تَتہِ شفقت شفقتنہِ دُکان یورٕ سایڈٕ چھُو ہیر تٔمی پیٚٹھۍ کھٔسۍزیو تُہۍ یہِ گژھِ یہِ گژھِ بِلکُل تیُتھُے اَتہِ یی نہٕ کانٛہہ مطلب یُتھ تۄہہِ گۄڈٕ اوسوٕ تیُتھُے گژھیو یہِ پَتہٕ تہِ تۄہہِ اِنشاء اللہ ٹھیٖک ییٚمہِ ساتہٕ تہِ یِیِو تَمہِ ساتہٕ مگر أسۍ چھِ سَنڈے دۄہ چھِ أسۍ آسان أکۍسٕے بَجہِ تام اَلبَتہ باقِیَن دۄہَن چھِ برابر آسان پانٛژھ بَجے تام اَدٕ حظ اَدٕ حظ ٹھیٖک حظ وعلیکُم السَلام